زٔمیٖندٲری مُتعلق چھس بہٕ وَنان یِم پرٛٲنۍ أسۍ مطلب پرٛٲنۍ ٲسۍ مطلب اَسہِ بروںٛہہ یا أسۍ ٲسۍ اَسہِ ٲس خۄش گژھان زٔمیٖندٲری کَرٕنۍ واریاہ اَصٕل حظ زٔمیٖندٲری مطلب یِم یۄس آز نٔو پُے چھِ یہِ چھَنہٕ زٔمیٖندٲری مانان کَرٕنۍ کِہیٖنۍ کیٛازِکہِ یِم چھِ دَپان اَسہِ گوٚژھ جان سے جان جاب میلُن اَصٕل جاب گوٚژھ اَسہِ میلُن یِم چھِنہٕ یِمَن چھِ وَنان وٕلِو زٔمیٖندٲری مطلب زٔمیٖنَس پٮ۪ٹھ گژھو زٔمیٖنَس چھُ اِتھ کٔنۍ یا وٕنکیٚنَس چھُ دانہِ ؤلِو آب لاگنہِ گژھو یا نٮ۪ندٕ چھِ کَرنہِ یِم چھِ کَران اَندیکھا یِم چھِنہٕ گژھان زٔمیٖن مطلب زٔمیٖنَس پٮ۪ٹھ تِتھ کٔنۍ کِہیٖنۍ یا وارِ منٛز چھِ وَنان نۄشہِ کورِ مطلب کورٮ۪ن چھِ وَنان یِم مطلب پَران چھِ کورِ وَلہٕ وارِ منٛز اَے زٲج ژھٕنُس بہٕ کَتہِ کَرٕ مےٚ چھَے نہٕ ہٮ۪کتھٕے خبر خۄداے بوزے مےٚ ملے جاب یِمَن چھِنہٕ مطلب زٔمیٖندٲری پَسنٛد کِہیٖنۍ کیٛازِکہِ یِم مطلب أزِچ نٔو مطلب جَرنیشَن چھِ پُ یِم نٔو چھِ مطلب یِم یِم نٔو یوٗتھ چھِ یِم چھِ دَپان مطلب اَسہِ چھُ یوٗتاہ پوٚرمُت أسۍ کیٛاہ کَرو زٔمیٖندٲری اَسہِ گژھِ مطلب اَصٕل جاب میلُن اَسہِ چھِ یوٗتاہ پوٚرمُت یِمَن چھُنہٕ مطلب خوشی گژھان زٔمیٖندٲری منٛز کِہیٖنۍ مطلب یُس أسۍ چھِ اَسہِ چھِ گژھان خۄش زٔمیٖندٲری أسۍ چھِ دَپان خۄدایا ژور پانٛژھ شےٚ کَر بَجَن أسۍ اَژو وارِ منٛز أسۍ کَرو ہُہ أسۍ کَرو یِتھ کٔنۍ أسۍ کَرو یِتھ کٔنۍ مطلب وَنۍ چھِ وَنان أسۍ کورٮ۪ن مطلب یا لٔڑکَن وَنان یِم مطلب پٔرۍوٕنۍ لٔڑکہٕ چھِ آسان یِمَن چھِ وَنان ؤلۍوُ یِتھ کٔنۍ وارِ منٛز ہا وَوۄ بیول یِتھ کٔنۍ زٔمیٖندٲ یِتھ کٔنۍ کَرو دانہِ لَنو یا سٔندی چھِ کَڑٕنۍ یا گاسہٕ بیول چھُ لونُن یِم چھِنہٕ مانان کِہیٖنۍ یِم چھِ دَپان ہے نہ نہ نہ نہ اَسہِ چھَنہٕ پَنٕںۍ دِلچَسپی زٔمیٖندٲری سۭتۍ کِہیٖنۍ یِمَن چھُنہٕ خۄش گژھان زٔمیٖندٲری کَرٕنۍ کِہیٖنۍ کیٛازِکہِ یِم چھِ دَپان اَسہِ چھِ یوٗتاہ پوٚرمُت أسۍ کیٛاہ کَرو زٔمیٖندٲری اَسہِ گوٚژھ جان سے اَصٕل مطلب اَصٕل جاب میلُن أسۍ گٔژھۍ آسٕنۍ مطلب اَسہِ چھِ پوٚرمُت أسۍ کَرٕہو نہٕ زٔمیٖندٲری سۭتۍ کِہیٖنۍ یِم یِم چھِ دَپان مطلب زٔمیٖن گوٚژھ نہ آسنُے یِہٕنٛدۍ کِنۍ یِمَن چھُنہٕ پَسنٛد زَ زٔمیٖن کِہیٖنۍ تہٕ یِم چھِ دَپان دَپان مطلب اَسہِ چھِ مطلب أسۍ گٔژھ نوکری کَرٕنۍ مطلب مُلٲزِمٕے گٔژھ أسۍ آسٕنۍ أسۍ کَرٕہو نہٕ زٔمیٖندٲری کِہیٖنۍ مطلب مطلب یِم سٲنۍ چھِ أسۍ مٕتۍ بٔڈِ بَب مطلب مٲلۍ سٲنۍ چھِ ٲسۍمٕتۍ یا پٮ۪تٕر وٮ۪تٕر تِم چھِ وٕنکٮ۪ن وٕنکٮ۪نَس نیران مطلب منٛدَچھ چھِ گژھان بُزرٕگ نیرُن زٔمیٖنَس پٮ۪ٹھ تہٕ یہِ بَچہِ چھُ مَنٛدچھان چھُنہٕ یہِ بَچہِ مطلب مول چھِ زٔمیٖنَس پٮ۪ٹھ یا موج چھِ زمیٖنَس پٮ۪ٹھ بہٕ گژھٕ ہا زٔمیٖنَس پٮ۪ٹھ بہٕ وَنہٕ ہا أمِس مٲلِس گژھ ژٕ گرٕ یا أمِس ماجہِ وَنہٕ ہا بہٕ گژھ گَرٕ وَلہٕ أسۍ کَرو مگر یِم چھِنہٕ منٛدچھان تہِ کِہیٖنۍ مطلب یِم نٔے نٔے چھِ یِم مطلب یہِ نٔے نٔے مطلب یِمنٕے ماجٮ۪ن بیٚنٮ۪ن یا یِمَن زامہٕ چھِ یِم چھِنہٕ مانان کِہیٖنۍ یِم چھِ مطلب کالیج پٮ۪ٹھ ٹِوشَن تہٕ ٹِوشَن پٮ۪ٹھ کالیج زٔمیٖندٲرِیاہ چھِنہٕ یِم کَران کِہیٖنۍ وَ وَنو کُنہِ ساتہٕ أمِس لٔڑکَس دپوس تَلہ یہِ ڈوٗر دِ وُپھرٲوِتھ یَتھ ہا اوس وَوُن بیول مَکٲے ٲس وَوٕنۍ یا رَزما ٲس وَوٕنۍ یا کیںٛہہ اوس وَوُن یِم چھِ وَنان ژھٕنُس زٲج أسۍ ہَسا گژھو نہٕ وارِ منٛز کِہیٖنۍ اَسہِ نہ سا چھُنہٕ زٔمیٖندٲری سۭتۍ کَرُن کِہیٖنۍ کیٛازِکہِ مطلب یِم چھِ وٕچھان اَز چھُ درٛوجَر مطلب درٛوجَر چھِ کیٛاہ مطلب آز چھِ اِنسان بازَر گژھان وۄنۍ زَنہٕ اَنو وانٛگَن کِلوٗ یا اَلہٕ اَنو یا بیٚیہِ کینٛہہ اَنو مطلب یوٗت چھُ درٛوجَر راتھ گٔیَس بہٕ مےٚ دوٚپ دُکانہٕ پٮ۪ٹھ بہٕ اَنہٕ ہٮ۪مبہٕ سُہ چھُ وَنان ہَتھ رۄپیہِ چھِ فَراج بیٖن مےٚ دوٚپمَس اَمہِ کھۄتہٕ چھِ بہتر گَری کینٛہہ دالہ والہ رَنٕنۍ فَراج بیٖنو کھۄتہٕ تہِ یہِ کَرو نہٕ کِہیٖنۍ أتی چھس سونٛچان دَپان چھس أتی چھِ أسی گَرِکٮ۪ن وَنان ؤلِو وارِ منٛز دال چھِ وَنان تِم چھِ وَنان ژھٕنُس زٲج مطلب یِمَن گوٚژھ آسُن سورُے مٔلی یِم کَرٕہَن نہٕ پانہٕ محنتہ وٮ۪حنتہ کِہیٖنۍ گاٹھَس پٮ۪ٹھ چھِ توٚمُل واتان یِم چھِ نیران گۄڈٕ بایِکہٕ ہے ہے گاڑِ ہے ہے توٚملہٕ ٹھیلہٕ چھِ اَنان وۄنۍ زَنہٕ وَنوکھ زٔمیٖندٲری منٛز دَپوکھ دانہِ چھو لونُن یِم چھِنہٕ مانان لونُن کِہیٖنۍ کیٛازِ چھِنہٕ یِم مانان لونُن اَتہِ چھُ عٲرَق اَتہِ چھُ درٛوتھ لاگُن دان تٔرٛپِس یہِ ژھٕنُن پَتھر گَنٛڈُن چھُ گۄنٛج چھِ کَرٕنۍ چھۄمبُن چھُ یِم چھِنہٕ یہِ مانان کِہیٖنۍ دانہِ لونہٕ ہَن نہٕ یِم کِہیٖنۍ البتہ دُکان پٮ۪ٹھ اَنہٕ ہَن سبزی دُکان پٮ۪ٹھ اَنہٕ ہَن سورُے کینٛہہ گاٹھٕ پٮ۪ٹھ اَنہٕ ہَن توٚمُل اوٹ تہِ اَنہٕ ہَن أتھی پانہٕ کَرٕہَن نہٕ کِہیٖنۍ زٔمیٖندٲری کَرٕہَن نہٕ کِہیٖنۍ یِم چھِنہٕ مانان زٔمیٖندٲری کَرٕنۍ کِہیٖنۍ مطلب بہٕ دَپہٕ میٛٲنۍ سٕے گَرَس منٛز ہَرکانٛہہ مطلب مےٚ چھُ بوے یا مطلب بیٚنہِ چھِ یا کانٛہہ چھِ جاب کَران کٕہٕنۍ چھُنہٕ کَران یِم کیٛاہ وَنان دَپان وَلہٕ مٔزوٗر ژورٕے لاگوکھ تِمَے کَران پانہٕ کَرٕہَن نہٕ کِہیٖنۍ پانہٕ چھِ دَپان پَتہٕ ڈاکٹر دَپان چھِ کھٔسِو سا واکَس گٔژھِو سا صُبحٲے تہِ واکَس ڈایٹِنٛگ کٔرِو وَ مَسا کھیٚیِو کٲشُر بَتہٕ کِہیٖنۍ کیٛازِکہِ اَتھ چھِ فیٹ یہِ ما سا کھیٚیِو کِہیٖنۍ اگر مطلب بہٕ ہِش کھٮ۪مہٕ کٲشُر بَتہٕ مےٚ چھِ پَیی مےٚ چھِ وارِ منٛز کامہِ دۄہ یا زٔمیٖنَس پٮ۪ٹھ چھِ مےٚ راو چھِ گژھُن آب چھُ وٕچھُن مےٚ چھُ زٔمیٖن دوٗر مےٚ چھِ یورٕ تورٕ پَکُن مےٚ مےٚ خٲطرٕ کَرٕہَن نہٕ کٲشُر بَتہٕ ڈاکٹر مطلب بنٛد کِہیٖنۍ مطلب یُس یہِ نٔو جَنریشَن یِمَن کَرن بنٛد کیٛازِکہِ کَران تہِ چھِکھ بَنٛد مطلب ڈایبِٹیٖز چھِ ییٚلہِ نہٕ بَچَن کِہیٖنۍ کوٚر ییٚلہِ نہٕ یہِ زٔمیٖنَس پٮ۪ٹھ گوٚو صُبحٲے گوٚو مول شامَن تہِ گوٚو مول دۄہلہِ گٔے موج ییٚلہِ نہٕ پانہٕ یہِ بَچہِ گوٚوُے تہٕ أمِس کَرن نہٕ بَتہٕ بنٛد تھَونَس نہٕ واک اَدٕ کیٛاہ کَرنَس ای چھِ مطلب أز أزِچ یۄس نٔو پُے چھِ یہِ چھِ دَپان نہ سا زٔمیٖن گوٚژھ نہٕ آسنُے کیٛاہ گوٚژھ نہٕ زٔمیٖن آسنُے یِم پرٛٲنۍ چھِ یِمَن چھِ خۄش گژھان مےٚ اوس بٔڑۍ بَب جنت گار سُہ گُزریو سُہ اوس دَپان بہٕ کیٛاہ کَرٕ بہٕ تہِ گژھٕ ہا زٔمیٖنَس پٮ۪ٹھ أمِس أسۍ دَپان بابا ما گژھ زٔمیٖنَس پٮ۪ٹھ وَلہ شُرۍ ہا کَرَن یہِ اوس دَپان اَدٕ چھُس نیٚچوِس وَنان کورِ ہِنٛدِس نیٚچوِس چھُس وَنان وِرِمۄکھ رُو یہِ اوس دَپان زٲج ژھٕنَس بہٕ رُوَس نہٕ بہٕ کیٛازِ رُوٕ تٔمِس چھُ جارَے گوٚمُت یہِ چھِ شور کَران أمِس اگر پانَس ہٮ۪کَتھ چھِ أمِس بنٛنہِ نہ وِرِ رُوٕن پانَے أسۍ ٲسۍ پَتہٕ تٔمِس بٲیِس وَنان دَپان ٲسِس ما کَر ما کَر بٔڈِ بَبَس کینٛہہ ما وَن بابَس کینٛہہ سُہ اوس دَپان نہ کیٛازِ وَنس نہٕ کینٛہہ أمِس بنٛنہِ نہ پانہٕ أمِس چھَنہ ہٮ۪کَتھ دَپان اوسُس أمۍ ہا چھُ اُمرِ کوٚرمُت یہِ چھُ دَپان تُہٕنٛدِ خٲطرٕ روزِنہ کینٛہہ پَگاہ چھِ سَتھ تہِ آسان أتی چھِ وِرِ ژور کٕنان یا أتی چھِ اِنسان دان کھار کٕنان گاسہٕ چھُ کٕنان أتی چھُ لَگان أمۍسٕے بَچَس چھُ لگان ییٚلہِ نہٕ وۄنۍ بَچَن مون زٔمیٖندٲری کَرٕنۍ تہٕ اَتہِ کیٛاہ کٔنہِ یہِ یہِ چھُ دَپان وَلہٕ سا وۄنۍ چھُ ہیوٚچھمُت نوُے کٲشرُک یِم چھِ دانہِ ژھٕنان کٕنِتھ کھَہہ منٛزَے یِم چھِ دَپان وۄنۍ چھُ لونُن یہِ لونو تہِ چھِ بہتر ژھٕنُن کٔنۍتھٕے کھَڑہٕے چھِ ژھٕنان کٔنِتھ أتی چھُ سُرۍ نیران اوٹ ٲسۍ کَران سُر ٲسۍ تَوان اُکہٕ ژارٮ۪ن پٮ۪ٹھ أتی ٲسۍ سوٚت سیت نیران مَکٲے ٲسۍ تَوان ترٛاوان ٲسۍ یہِ سۭتۍ أتی اوس سُہ مَکاے سوٚت کھٮ۪وان اِنسان أکِس ڈَںٛگَس ٲس ژوٚٹ کَران کرٛیٚژھ پٮ۪ٹھ کَران أکِس ڈںٛگَس ٲسۍ کھٮ۪وان سوٚت وۄنۍ ییٚلہِ نہٕ نٔو جَنریشَن یِم چھِ دَپان وۄنۍ نہ سا کَرو نہٕ أسۍ زٔمیٖندٲری تہِ کِہیٖنۍ أسۍ نہ سا کَرو نہٕ کِہیٖنۍ بَب اوس بیکٕل یہِ اوس زٔمیٖندٲری کَران موج ٲس بیکٕل یہِ ٲس زٔمیٖندٲری کَران اَسہِ کۄس سا مجبوٗری چھِ یارٕ گژھ سا روٗزۍ نہ سا تٔتھی بیوٗٹھ بیٚیہِ چھِ وۄنۍ دَپان وۄںۍ وَ وَنو نیٚچوِس دَپوس وَلہ یِتھ کٔنۍ کَر دَپان گژھ دِیٖوَ لاگُن کٲنٛسہِ زٔمیٖن أسۍ نہ لاگو نہٕ کِہیٖنۍ ژھٕن بَلاے گژھان یارَن دوستَن سۭتۍ کَران عٲشہِ عشرَت پانَس مٔستِیا کَران وۄنۍ چھِنہٕ وَنۍ چھِ وۄنۍ چھِنہٕ بہران شُرِس وَننَس تہِ کینٛہہ کیٛازِکہِ ووٚنَے شُرۍ اورٕ وٕلٹہٕ پٲٹھۍ کینٛہہ تہٕ مول موج منٛدچھان دَپان ژھٕن بَلاے یہِ بَچہِ چھِ گوٚمُت بالیغ فٲیِدٕ کیٛاہ چھُ پَنُن عزت لَوِ لَچھ رۄپیہِ وۄنۍ چھِ کَران کٲم وۄنۍ چھِ یہِ بُڈٕ مول موج لاگان پَتہٕ موٚہنِو بِہٲرۍ لاگان یا گُجِر لاگان یا کٔشیٖرِ منٛز چھِ واریاہ غُربَت ییٚتی وَنان کٲنٛسہِ مٔزوٗرَس دَپان چھِس کیٛاہ چھِ اَتھ وَنان یَتھ کَرِ یہِ وۄنۍ ما چھِ سٲری ہِوِی بہٕ پانہٕ ییٚکیٛاہ بہٕ چھس پانہٕ مٔزوٗرۍ مَشگت کَران پَکناوان گَرٕ خاندار چھُ ییٚکیٛاہ کھہہ مٔزوٗرۍ گژھان بِچور ییٚکیٛاہ یِوان اَڑٕ دۄہ پٮ۪ٹھ واپَس دَپان وَنۍ چھَنہٕ ہٮ۪کتھٕے رٮ۪تھ گٔژِتھ دِوان تٔمِس رۄپیہِ دَہ تِم آسان پَتہٕ ڈاکٹَرَس لاگنہِ شُرِس آسان فیٖس بَرُن بہٕ پانہٕ ییٚکیٛاہ خۄدایَس پٮ۪تھ زورٕ پَکناوان گَرٕ وَ تٔمۍ سُنٛد شُکُر تٔمِس بٲری تعالیٰ ہَس کُن تہٕ سُہ چھِ سوزان أسۍ چھِ پَکان کٔشیٖرِ منٛز وۄنۍ ما چھِ سٲری أمیٖر یی چھِ وَنان أسۍ نہ یِمَن نٔو نٔو جَنریشَن چھِ یِمَن چھِ أسۍ یی وَنان دَپان چھِکھ کٔرۍتو زٔمیٖندٲری زیٖنۍتو رۄپیہِ دَہ دان کھار کٕنِو گاسہٕ کٕنِو پنٛںہِ پانہٕ پنٛنہِ اَتھو کٔرِو تہٕ یِم چھِنہٕ مانان کِہیٖنۍ یوٚتانۍ تَتھ ہامَے یوتاہ چھِ یِوان دانٮ۪س ییٚکیٛاہ چھِ گژھان کھہہ ہَس منٛز اَتہِ چھِ آسان ہامَے یوتاہ ییٚلہِ نہٕ شُرۍ مٲنۍ نٮ۪ندَے کَرٕنۍ دَپان نٮ۪ندٕ کیٛاہ گٔے کَرنہِ سُہ کیٛاہ گوٚو نٮ۪ندٕ کَرنہِ برونٛہہ ٲسۍ کَران نٮ۪ندٕ زٕ زٔمیٖن اوس آسان شیٖشہِ ہیوٗ آز چھِنہٕ مانان ییٚکیٛاہ یِم نٮ۪ندَے کَرُن دَپان چھِ سُہ کیٛاہ گوٚو نٮ۪ندٕ کَرٕنۍ أسۍ ہَسا کَرو نہٕ نٮ۪ندٕ وٮ۪ندٕ کِہیٖنۍ وۄنۍ چھِ وَنان شُرٮ۪ن دَپان چھِکھ کیٛاہ چھِ اَتھ وَنان وَلہ آز چھِکھ وَنان ہامہٕ کَڑنہِ گژھو ہامہٕ ہہ کَڑو تَتھ پَگاہ چھِ تھٔجنارِ آسان ہامہٕ پَگاہ ییٚلہِ بیول چھِ یِوان تَتھ چھِ ہامَے یوت یِوان تُہۍ چھُو پاگَل گٔمٕتۍ تور کوٚت چھِ گژھُن تھٔجنارِ منٛز تور کوٚت چھِ ہامہٕ کَڑان تَتھ تھٲے ہُن گُجُر منٛز سُہ کَڑٮ۪س پانَے ہامہٕ مانان چھِنہٕ ہامہٕ تہِ کَڑُن نہ چھِ مانان ہامَے کَڑُن نہ چھِ مانان یِہٕے کَرُن وۄںۍ چھِ مجبوٗر اِنسان مٔزوٗر لاگنہٕ خٲطرٕ کٔشیٖرِ منٛز چھِ تیٖژ غریٖبی تیوٗتاہ چھِنہٕ کٲنٛسہِ یوٗتاہ کٔشیٖرِ منٛز چھِ غریٖبی غریٖبی چھِ ییٚتہِ حدٕ کھۄتہٕ زیادٕ مطلب واریاہ زیادٕ مطلب بَچہِ پٮ۪وان پَرناوٕنۍ یہِ پٮ۪وان پَرناوُن غُربت چھِ ساروِی کھۄتہٕ ییٚکیٛاہ کٔشیٖر رٔٹمٕتۍ دادیوٚ دَگو آز چھِ شُرۍ تہِ تِتھی بٔڑۍ تہِ تِتھی بُزرٕگ تہِ تِتھی شُرۍ تہِ تِتھی لۄکٕٹۍ تہِ تِتھی یُتھُے اِنسانَس اَکھ چھِ پَران بہ بَچہِ پَران أمِس پٮ۪وان فیٖس دیُٚن وَردی پٮ۪وان پانٛژھ پانٛژھ شےٚ شےٚ وَردی پٮ۪وان یِمَن لاگنہِ گَرا گیمٕز وَردی گَرا کۄستانۍ وَردی کَتہِ اَنہِ اِنسان اگر أسۍ زٔمیٖندٲری اِنسان کَرِ ییٚتہِ اوس کٕنان سُر سیوٚر اوس کٕنان توٚملہٕ سیر اوس کٕنان پَکناوان اوس پَنُن روزگار پَکان ٲسۍ أسۍ یِتھَے پٲٹھۍ ییٚلہِ نہٕ وَ مون یِمو شُریو نٔو جَنریشَن چھِ یِم چھِ پٔرۍ پٔرۍ خۄشِک گٔمٕتۍ پَران حَدٕ کھۄتہٕ جادٕ وۄنۍ ما اور ما جابہ وابہ میلان کِہیٖنۍ بَران یِم فارمہ فارمہ أتی وَنان أمِس بہٕ دَپان بٲیِس دَپان چھٮ۪س ژےٚ فارَم بوٚرُتھ اوترٕ دَپان سُہ گوٚو فارمٕے اورٕ غٲب اورٕ چھِنہٕ جَوابہ وَوابہ ملان یِم وَنان وۄنۍ میٛانٮ۪ن شُرٮ۪ن تُہۍ مہٕ پٔرِو کِہیٖنۍ أسۍ بَنیٚیا کینٛہہ وۄنۍ بٔنِو تُہۍ کینٛہہ ألٕے یِمَن بِچارٮ۪ن اورٕ کانٛہہ مطلب نہ آکھ اورٕ جَوابٕے تہٕ نہ کِہیٖنۍ یِم فارَم چھِ یورٕ گژھان دِوان دُکاندارَن تِم چھِ بَران تَموکھ اَتھ بیٚیہِ بَران